اگر أسۍ کۄلگامچہِ ضلعٕچ کتھ کرو ییٚتہِ چھِ واریاہ خوٗبصوٗرت جاے ییٚتہِ چھُ أہربل چھُ چھِرن بل چھُ ییٚتہِ چھُ ژِمیر چھُ ہوٗنۍ ہینٛگ چھُ کۄثر ناگ چھُ کھولچن چھُ اکہٕ حال چھُ ییٚتہِ چھُ بیٚیہِ أہربل ییٚتہِ و آبہٕ شہر چھُ ییٚتہِ چھِ کۄنٛڈ تہٕ یہِ چھُ واریاہ خوٗبصوٗرت جاے تتھ چھِ تتہِ چھُ ناگ اکھ تتھ چھُ ناو واسر ناگ چھُ ونان تتھ بیٚیہِ چھُ سُہ ستن گامن ہُنٛد تتھ چھِ ستن گامن ہُنٛد سُہ چھُ ستن گامن ہُنٛد سُہ چھُ تتھ چھِ ونان کۄنٛڈ بیٚیہِ چھِ چِھر ژُر پل تتہِ چھُ ہیوٚر بال اکھ تتھ چھِ ونان بالس تل تتھ چھِ ونان ژُرپل بیٚیہِ چھِ ٹریکنٛگ خٲطرٕ بس بڑٕ خوٗبصوٗرت جاے یہِ یہِ چھِ أہربل پٮ۪ٹھ گژھان چھِرن بل چھِرن بل پٮ۪ٹھ گژھان کۄثر ناگ أسۍ چھُ ٹرٛیکںٛگ خٲطرٕ بڑٕ اصل روزِ یہِ جاے اتھ چھِ لگان زٕ دۄہ پکنس یہِ چھ واریاہ خوٗبصوٗرت جایہِ اگر أسۍ زیارتن ہٕنٛز کتھ کتھ کرو ییٚتہِ چھِ سمنان صوبُن ییٚتہِ چھُ شیخ العالم رَحْمَۃُ اللہِ تَعَالٰی تتھ چھُ گۄپھ ول چھُ کویموٗ تتہِ اوس یہِ عبادت کران بیٚیہِ چھ کھی تہٕ اگر کٲنٛسہِ پھٔلۍ ؤلۍ آسان کینٛہہ آسن سُہ ہٮ۪کہِ تتہِ سرٛان کٔرتھ ناگس پٮ۪ٹھ تٔمِس ژلن پھٔلۍ ؤلۍ